آ بِلکُل اگرے أسۍ وٕچھو وٕنۍکٮ۪نَس ییٚمہِ سات نہٕ أسۍ برٛونٛٹھ وٕچھان أسۍ برٛونٛٹھُک میٖڈیا تَمہِ ساتنَس ٲس نہٕ یوٗت اٮ۪ڈوانٕسمٮ۪نٛٹ ٲس نہٕ تیٖژ کیٚنٛہہ برٛونٛٹھ اگرَے وٕچھاو أسۍ سِمپٕلی اوس کہِ یا اوس اخبار ہٮ۪کان نیٖرِتھ مطلب یِہوٚے پِرٛنٹ میٖڈیا اوس زیادٕ تر مگر اگر أسۍ وٕنۍکٮ۪سَن وٕچھو وٕنۍکٮ۪ن چھِ اَسہِ وٕ چھِ ہٮ۪کان پرٛٮ۪تھ کیٚنٛہہ لایِو وٕچھِتھ وٕنۍکٮ۪ن چھِ یِِم اٮ۪ل سی ڈیٖز پرٛٮ۪تھ کٲنٛسہِ گَرٕ موبایل فونٕز چھِ یا تِم ایپ چھِ یِوان وٕنۍکٮ۪ن یِمن پٮ۪ٹھ پرٛٮ۪تھ کُنہِ پٮ۪ٹھ چھُ آسَن ماس میٖڈیا ییٚمہِ سات سُہ مطلب پرٛٮ۪تھ منٛز چھِ أسۍ ہٮ۪کان پرٛٮ۪تھ کانٛہہ نِوٕز وٕچھِتھ مگر اگرَے أسۍ برٛونٛٹھ کال وٕچھہَو اگر کیٚنٛہہ نِوٕز وِوٕز ٲسۍ آسان امپاٹنٛٹ نِوٕز ٲس آسان سہٕ ٲسۍ لَگان اِنسانس ژورِ دۄہہِ ترٛیٚیہِ دۄہہِ پتہ یِم چینٛجِس آے یِہوٚے چینٛجِس آے اگرَے أسۍ وٕچھو اولڈ تہٕ نِو نِوَس منٛز آے واریاہ زیادٕ چینجِس وٕنۍکٮ۪ن چھِ أسۍ پرٛٮ۪تھ ساتہٕ ییٚتھۍ تہِ کیٚنٛہہ خبر چھِ آسان یہِ تہِ کیٚنٛہہ نِوٕز چھِ آسان سہٕ چھِ أسۍ آرام سان ہٮ۪کان پنٛنیو فونو پٮ۪ٹھ وٕچھِتھ یا پنٛنٮ۪ن گَرَن منٛز یِم اٮ۪ل سی ڈیٖز ٹی ویٖز چھِ آسان یِم چھِ أسۍ اَصٕل پٲٹھۍ ہٮ۪کان وٕچھِتھ مگر یہِ گوٚو صِرف یُس اٮ۪ڈوانٕسمٮ۪نٛٹ آے یہِ گوٚو صِرف تَمے سۭتۍ وٕنۍکٮ۪ن چھِ اِن اَکھ اِنسان اگر کانٛہہ صَفر تہِ آسہِ کَران پنٛنہِ فونہٕ پٮ۪ٹھ چھِ آرام سان ہٮ۪کان سُہ کانٛہہ تہِ نِوٕز وٕچھِتھ